اگر أسۍ اَکہِ لوکَل اِنڈسٹریٖز یا بِزنِسٕچ کَتھ کَرو یَتھ منٛز أسۍ گۄڈنؠتھ أسۍ سٔٹاٹ کرو أسۍ ہینٛڈی کرافٹہٕ تِکیازِ سٹاٹِنٛگ منٛز اوس پرانہِ اَکہِ پَتہٕ کالہٕ پؠٹھ ہاٹِکَلچَرٕے یا ہینٛڈی کرٛافٹٕے چَلان سٹاٹ یَتھ منٛز أسۍ وَنان أسۍ قٲلیٖن کٲم یعنے کہِ کارپیٹ وِوِنٛگ یَتھ وَنان چھِ قٲلیٖن کٲم قٲلیٖن کالبب ٲسۍ واریاہ برونٛہہ کالہِ پؠٹھ کَران یہِ چھُ واریاہ پرانہِ زَمانہٕ پؠٹھ کَران مےٚ تہِ چھِنہٕ اَمِچ فِکر کِہیٖنۍ تہِ نہٕ اَمِکۍ قٲلیٖنَس منٛز ٲسۍ برونٛہہ کالہِ گَرَس منٛز بیٚہوان أکِس أکِس قٲلیٖن وانَس پؠٹھ پانٛژھ پانٛژھ ژٕ دَہ دَہ نَفَر یوٚت پوٚر سُہ سایز آسہِ ہا وان تَمہِ حِسابَن ٲسۍ بیٚہوان تَتھ وانَس پؠٹھ تہٕ تَتھ چھُ واریاہ زیادٕ قۭمَتھ گژھان یُس اَسہِ بِلکُل تہِ ہَنڈرَنٛڈ ٹؠن پٔرسَنٛٹ نیچرَل اَتھٕ سۭتۍ آسان بَنومُت اَتھٕ سۭتۍ یِوان تَیار کَرنہٕ تَتھ چھِنہٕ کانٛہہ مِشیٖن لَگان کانٛہہ چیٖز یِوان چھُ آز أزکِس زَمانَس منٛز یِوان مشیٖنو سۭتۍ کَران قٲلیٖن تیار وِدَنۍ نو ٹایم بَٹ سُہ اوس اَکھ وقتا یَتھ منٛز اَتھٕ سۭتۍ ٲسۍ کَران قٲلیٖن تَیار آز تہِ چھِ کَران کَم بَٹ توٗت چھُنہٕ واریاہ کَم چھِ کَران برونٛہہ کالہِ اوس آسان پرٛؠتھ گَرَس منٛز پرٛؠتھ گَرَس اَنٛدَر اِنٹرنیشنل مارکیٹٕچ اگر کَتھ کَرو واریاہ زیادٕ قۭمتَس منٛز اوس یِوان تَتہِ کٕنہٕ فروقت تہٕ کَرنہٕ تہٕ یہِ اوس سُہ ہینٛڈی کرٛافٹہٕ سانہِ بَڈگام ڈِسٹرکُک کَکرس وٕچھو تہٕ دٔوٚیِم کَرو أسۍ کتھ ہاٹِکَلچَر ہاٹِکَلچَر چھُ ژوٗنٛٹھۍ باغ چھِ بناوان وٕنکؠنَسَن سٲنِس بَڑٕ وٕنکؠنَس نہٕ کینٛہہ پَتہٕ تہِ مو کینٛژھو ؤریو پؠٹھ چھِ ریڈی تہِ واریاہ زیادٕ فصٕل چھِ ژوٗنٛٹھۍ چھِ نیران واریاہ اَصٕل مٔدٕرۍ ژوٗنٛٹھۍ چھِ نیران تِکیازِ ہیٚلی ایریاز تھوڑا خۄشک ژوٗنٛٹھ چھُ آسان یَتھ چھُ تھوڑا زیادٕ پَہن مدوٗر ژوٗنٛٹھ آسان تہٕ وٕنکیٚس چھِ باغ چھِ بَناوان یا ٲل کُلۍ چھِ یَتھ أسۍ وَنو ژٕنن چھِ کَران تَیار یا ٹنٛگ چھِ یا بیٚیہِ تہِ چھُ کینٛہہ ویرایٹیٖز ہاٹِکَلچرس منٛز یِم تیار چھِ گژھان یِم اَسہِ ییٚتہِ بڈگٲمِس منٛز چھِ گژھان تہٕ واریاہ بہتریٖن ہاٹِکَلچَر تہِ چھُ اَصٕل ڈؠولَپ اَصٕل بِزنِس سٲنِس بَڈگٲمِس مَنٛز بَڑٕ اَصٕل بہتریٖن چَلان تہٕ اَمہِ سۭتۍ تہِ چھِ سٲنِس بَڑگٲمِس منٛز اَصٕل اِکنامی میلان اَصٕل لَکھ پاوَر میلان اَصٕل لَکھ پونٛسہٕ میلان اِکنامِکلی چھُ واریاہ اَصٕل اَمہِ سۭتۍ تہِ سَپوٹ میلان سٲنِس بَڈگٲمِس تہٕ اَمہِ مٔزیٖد کَرو أسۍ کَتھ ٹوٗرِزٕمَس پؠٹھ یَتھ منٛز سٲنِس بَڑگٲمِس منٛز نِمو أسۍ دوٗد پَتھری واریاہ اکھ فیمَس پٕلیس واریاہ اکھ فیمَس اینٛڈ ہَنڈرنڈ اینڈ ٹؠن پٲٹھۍ نیچرَل پٕلیس تَتھ ہِسٹری چھُ سورُے پَنُن نیچرَل پٕلیس چھُ دوٗد پٔتھری ہٕنٛز یا تَتھ کھَسو أسۍ ہیوٚر کُنَتھَن تَتھ ولی کُنَتھ یا اف یَتھ کیاہ چھِ وَنان تَتھ أسۍ ہیٚرِ چھان تور کَرو أسۍ کَتھ یَپٲرۍ یِم سٲنۍ یِم شفٲڈ سان تیٖر رچھان تہٕ کُس سبزار چھُ تور یا کۭتیاہ سُہ آبہٕ ہا صاف شفاف چھُ تورٕ کۭژاہ خوٗبصوٗرتی چھِ کۭتیاہ فارِن کَنٹریٖزو پؠٹھ چھِ یِوان سیاح طور ٹیوٗرِسٹ تور وٕچھنہِ بَڑٕ سکوٗن چھِ میلان دِلَس توتَن وٲتِتھ بَڑٕ آرام چھِ میلان دِلَس توتَن وٲتِتھ یا أسۍ کَرو کَتھ أتھۍ سۭتۍ سۭتی توسہٕ مٲدانٕچ توسہٕ مٲدان یُس کہِ اَکھ پانَس منٛز کینٛہہ کَم چھُنہٕ کینٛہہ سُہ تہِ چھُ واریاہ خوٗبصوٗرت پٕلیس یوٚت کِس زَن دِل یوت وٲتِس زَن دِل چھُ شاد گژھان خۄش چھُ گَژھان سکوٗن چھُ میلان واریاہ بہتریٖن تہٕ واریاہ عمدہ جاے تہٕ بَڑٕ اَصٕل جاے یَتھ نہٕ وٲتِتھ دِلَس اَکھ پٔزۍ پٲٹھۍ باسان چھُ نہ جَنت چھُ اگر کُنہِ جایہِ چھُ سُہ چھُ کَشمیٖر جَنتے بے نٔظیٖر واریاہ خوٗبصوٗرت جاے واریاہ بہتریٖن جاے تہٕ یہِ چھِ سون ٹوٗرِزٕم تہِ اَمہِ بَغٲر تہِ چھِ کینٛہہ یور بِزنِس یَتھ وَنو أسۍ برٛک کلِنٕز چھِ بَڑگٲمِس سٲنِس منٛز واریاہ زیادٕ تہٕ ہاں تِمو سۭتۍ چھُ گَژھان پلوٗشَن مگر سُہ تہِ چھُ اکھ واریاہ اِکنامِکٔلی اَکھ اکھ واریاہ بوٚڑ سَپوٹ اکھ بَڈگٲمِس سٲنِس تہٕ یِم چھِ کینٛہہ یِم اَسہِ اِنڈَسٹریل لوکَل اِنڈَسٹ لوکَل بِزنس کینٛہہ ایویلیبٕل چھِ پَنٕنِس یَتھ بَڈگٲمِس منٛز